اَگر اَسہِ واریاہن یِمَن لُکن خٲطٕر اَسہِ سیُن رَنُن أسۍ ہیٚکو ؤرٕ زٲلِتھ مطلب نٮ۪برٕ کٔنۍ زالو زیُن تَتھ پٮ۪ٹھ چھِ أسۍ اَکی ساتن ہیٚکان واریاہ سیُن تَیار کٔرِتھ یِتھ کٔنۍ وازٕ چھُ رَنان سُہ چھِ واریاہ سیُن رَنان اَکے ساتن تِتھٕے پٲٹھۍ ہیٚکو أسۍ پَتہٕ جلدی سیُن تَیار کٔرِتھ